مےٚ چھِ پَسنٛد عبد الرشیٖد حٲفِظ یہِ چھُ سٮ۪ٹھاہ سٮ۪ٹھاہ اَصٕل بٲتھ گٮ۪وان أمِس چھُ حلقہٕ تہِ اَصٕل أمِس چھُ یہِ چھُ باپیٖر موٚہنیوٗ تہِ یہِ چھُ دَم دار بٲتھ گٮ۪وان أمِس نِش چھِ روٗحٲنِیَت تہِ اَمی ہسا چھِ مےٚ بَڑٕ یہِ پَسَنٛد یہِ گٮ۪وَن وول یہِ ہسا چھُ بَڑٕ قٲبِل یہِ چھُ شَمٕدۍ صٲبٕنۍ بٲتھ تہِ گٮ۪وان یہِ چھُ اَحمد صٲبٕنۍ بٲتھ تہِ گٮ۪وان اَحمد بَٹوارِنۍ بٲتھ تہِ گٮ۪وان یہِ چھُ واریاہَن فقیٖرَن ہِنٛدۍ بٲتھ گٮ۪وان سٮ۪ٹھاہ مَزٕ چھُ أمۍ سٕنٛدِس بٲتَس بوزنَس یِوان روحَس چھِ مِلان سٮ۪ٹھاہ تَراوت مےٚ ہسا چھُ سِنٛگَر یِہوٚے بَڑٕ پَسنٛد